مےٚ اَنِیو پٔتمہِ لٹؠن اکھ جِیو فایِبَر ڈِوایِس لاگنایوم جِیو آفسہٕ تھرٛوٗ یُس فایو جی ڈِوایِس چھُ یِوان جِیو فایِبَرُک تہٕ تَتھ چھُ واریاہ بہتریٖن واریاہ اَصٕل سپیٖڈ روزان مےٚ واریاہ اَصٕل اَصٕل پٕلان چھِ اَصٕل اَصٕل یِم پروڈَکٹٕس تِم دِوان واریاہ اَصٕل پٕلان چھِ دِوان سپیٖڈ تہِ چھِ دِوان واریاہ ٹھیٖک ٹھاکھ تہٕ لِمِٹ تہِ چھُ واریاہ اَصٕل دِوان جِیو فایِبَر تہٕ تَمہِ کِن چھُس بہٕ وَنان کہِ بؠسٹہٕ چھُ بہتریٖن جِیو فایِبَر چھُ واریاہ اَصٕل پرٛوڈَکٹ چھُ بہٕ چھُس واریاہ رِوِو بؠسٹ رِوِو دِوان تَتھ تہٕ بہٕ گوس واریاہ اَصٕل مُتمعیٖن تَمہِ جِیو فایِبَر سۭتۍ مےٚ روز نیٚٹؤرٕک تہِ ٹھیٖک گَرَس منٛز مےٚ پیوٚنہٕ نؠٹ تہِ ترٛاوُن زیادٕ استِمال کَرُن واریاہ اَصٕل واریاہ واریاہ